گیمٕز چھُ دیہٲتی لوٗکَن ہٕنٛز لایفہِ منٛز اَکھ اہم کِردار اَدا کَران گۄڈنیُک کِردار چھُ سُہ چھُ گیمزو سۭتۍ چھِ لوٗکَن ہُنٛد صحت ٹھیٖک روزان یہِ چھِ تمَن اٮ۪نٛگیج تھاوان پنٛنِس کَلچَرَس سۭتۍ فَن اٮ۪کٹٕوِٹیٖزَن سۭتۍ سوشٔلی چھی تم روزان اٮ۪کٹِوِ سوشَل اٮ۪کٹٕویٖزَن سۭتۍ چھِ تم روزان اٮ۪نٛگیج تم چھِ روزان اٮ۪نٛٹرٹین کَران اَتھ گیمسَس دوران بیٚیہِ چھِ تم فَن اٮ۪کٹٕوِٹیٖز کَران